آ بہٕ ہَسا ہٮ۪کہِ پانٛژَن اِنٹَرنیشنَل سِٹیٖزَنٕے نہ گۄڈنِکُے وَنہٕ بہٕ دُبے یُس ہسا کہِ مانٛنہٕ چھُ یِوان دوٚیِم وَنہٕ بہٕ کُویت ترٛیِم وَنہٕ بہٕ أتی رِیاد ژوٗرِم ہٮ۪کہٕ بہٕ ؤنِتھ مُمبے یُس سُہ بٮ۪سٹ چھُ مُمبے وَنہٕ ممبے یی نیشنَلسٕے منٛز اَلبتہ یہِ ہٮ۪کن ؤنِتھ بیٛاکھ چھِ نیپالَس منٛز چھِ اکھ جاے تَتہِ سُہ چھُ بیسٹہٕ یِوان مانٛنہٕ